آ بالکل أسۍ ہیٚکو ریڈیووُک استعمال کٔرِتھ کیٛازِکہِ یُس یہِ ریڈیو چھُ اَمہِ سۭتۍ چھِ أسۍ اَپڈیٹِڈ روزان یُس یہِ أسۍ ہیٚکو یہِ گاڑیٚن منٛز تہِ بوٗزِتھ موبایل فونَس منٛز تہِ ٹیپ رِکارڈَرَن ایٹسِٹرا ایٹسِٹرا یِم بٲقٕے رِکارڈَر چھِ واریاہ قٕسمٕکۍ تِمَن پٮ۪ٹھ ہیٚکو أسۍ یہِ ریڈیو بوٗزِتھ آل اِنڈیا ریڈیو یُس چھُ سُہ چھُ بہٕ چھُس تَتھ فالو کَران تَمہِ سۭتۍ چھُ پرٛیٚتھ کانٛہہ یۄس نِوٕز چھِ سۄ چھِ اسہِ پاے لَگان کیٛازِکہِ یُس یہِ ریڈیو چھُ یہِ چھُ اَکھ چیٖز سُہ چیٖز ییٚمہِ سۭتۍ أسۍ چھِ بوزاں کیٛازِ کہِ فونو سۭتۍ ہیٚکان اسہِ ہُتھ کٔنۍ أسۍ تہِ خراب گٔژھِتھ یِتھ کٔنۍ چھِ أسۍ یہِ ریڈیو فِرٛیٖکویٚنسی تھاوان یُس ہورٕ چیٚنَل آسہِ تمِچ تَتھ چھِ أسۍ سُے فرٛیٖکویٚنسی تھاوان اَتی چھِ اسہِ سُہ خبرٕ واتان نٔیہِ نٔیہِ خبرٕ چھِ اسہِ دۄہَے دۄہَے واتان اَمہِ ریڈیو سۭتۍ